ہیٚلو السَلامُ علیکم ٹھیٖک چھُوا اہن حظ ٹھیٖک تُہۍ چھُوا یہِ ہاڈویر دُکان نَلکہٕ وٲلۍ نَلکہٕ اچھا ٹھیٖک یہِ دِژیاو بیٚۍ نمبر دُۄپُن اَتہِ نَس چھِیٚو واریاہ بڑۍ نَلکہٕ آسَن یہِ یہِ چھُ واریاہ اَصٕل سِٹور ییٚتہِ نَلکہٕ کٕم چھُو تۄہہِ اچھا ٹھیٖک أسہِ ٲس جایہِ کَرٕنۍ فِٹِنٛگ نَہ تٔتھۍ کِتۍ ٲسۍ نَلکہٕ ضروٗرت جَگوالُک نَلکہٕ کۭتِس چھُ گَژھان اچھا ٹھیٖک پاۍ پایپہٕ کٕم چھَو تۄہہِ یہِ ما آب ما ژَلہِ ییٚلہِ نہٕ پَتہٕ تھوٚپ گَژھہِ وَنٛدَس کیٚنٛہہ گَژھہِ اچھا ٹھیٖک واریاہ اَصٕل سِنٹٮ۪کٕس ٲسۍ ضروٗرت آ تِم کۭتِس سُہ کۭتِس گَژھان سِنٹٮ۪کٕس بَہَن ساسَن یہٕ بَہَن ساسَن درٛوگ چھُ اچھا ٹھیٖک وۄنۍ چھُنہ کَم اَتھ گَژھان اہن حظ اۭں مےٚ ٲس جایہِ کَرٕنۍ فِٹِنٛگ نَہ نَلکہٕ فِٹِنٛگ ٲس کَرٕنۍ مےٚ جایہِ مےٚ دِژیاو بیٚیی أکۍ نَمبَر نَہ دوٚپُن اَتہِ چھُ واریاہ بوٚڑ یہِ چھُ سِٹور واریاہ بوٚڑ تُۄہہِ کَتہِ چھُو اچھا ٹھیٖک کَتھ نِش اسہِ آس یِم ٹٲلہٕ تہِ لاگنہِ ٹٲلہٕ کٔژ گَژھان اَکھ ڈَب یُس اَصٕل آسہِ اہن حظ اۭں تُہُۍ دِیو مےٚ سورٕے نَہ شاوَر واوَر تہِ سورٕے تۄہہِ نا گیٖزَر چھُوا اَتہِ اچھا تُلِو بیٚہو ٲں اچھا تُلِو بیٚہو خۄدایَس